میٛون سِٹرٛنٛگٕتھ چھُ میٛون مول تہٕ میٛٲنۍ ویٖکنٮ۪س یۄس چھےٚ سُہ چھِ میٛٲنۍ کَمزوٗری چھِ میٛٲنۍ اَچھٲیی بہٕ چھَس ہر کٲنٛسہِ سۭتۍ اَصٕل پٲٹھۍ وَرتان اَصٕل کَران مگر تِم چھِنہٕ تورٕ اَصٕل کَران کِہیٖنٛۍ یہِ چھِ مےٚ باسان یہِ چھِ میٛٲنۍ ویٖکنٮ۪س تہٕ اگر مےٚ کُنہِ ساتہٕ کیٚنٛہہ تہِ کیٚنٛہہ تہِ گژھان چھُ زِنٛدگی منٛز اگر بہٕ پَنٕنِس مٲلِس چھَس وَنان یا تٔمِس کُن وُچھان چھَس مےٚ چھِ واریاہ ہِمت میلان مےٚ چھُ مول واریاہ زیادٕ ہِمَت دِوان بَچپَن پانہٕ پٮ۪ٹھَے چھِ مےٚ مٲلۍ سٕنٛدِ وجہ سۭتۍ واریاہ ہِمت میلیمٕژ میٛٲنۍ کَمزوٗری چھِ واریاہ بہٕ چھَس نَرم دِل بہٕ سارِنٕے سۭتۍ اَصٕل کَران مےٚ چھِ پَنٕنۍ یۄس مےٚ فیملی چھےٚ سۄ چھِ مےٚ کَمزوٗری اگر مےٚ تُمَن کیٚنٛہہ چھُ آسان بٮ۪مارِ دٲری یا کیٚنٛہہ چھِ گژھان مےٚ چھِنہٕ قرارٕے آسان یہِ چھِ میٛٲنۍ کَمزوری تہٕ میٛٲنۍ میٛون مول یُس چھُ سُہ چھُ میٛٲنۍ سِٹرٛنٛگٕتھ یُتھُے مےٚ مول چھُ حوصلہٕ دِوان مےٚ چھِ واریاہ ہِمَت میلان تٔمۍ سٕنٛدیو اَلفاظو سۭتۍ واریاہ زیادٕ